گۄڈٕنیٚتھٕے وَنو أسۍ یِتھ کٔنۍ زِ یِم مےٚ سوشَل میٖڈیا ایٚکاونٛٹ چھِ گۄڈٕ چھیٚس نہٕ بہٕ تِتھ کٔنۍ چَلاوان کِہیٖنۍ نہٕ گوٚو مگر اسہِ پَزِ دُنیاہَس سۭتۍ یعنی کہِ اِن ٹَچ روزُن زِ اسہِ پَزِ نہٕ بےٚ خَبَر روزُن کِہیٖنۍ نہ اسہِ گژھہِ خا پَزِ خبردار روزُن تاکہِ أسۍ وُچھو زِ وُنٛکیٚن دُنیا کَپٲرۍ چھُ کیٛاہ چھُ یا سانہِ زِندگی منٛز کیٛاہ چھُ گَژھان یہِ چھِ اسہِ لَگان پَتہ سوشَل میٖڈیا ایٚکاونٛٹ کیٛو ذٔریعو گوٚو اگر وۄنۍ أسۍ وَنو وُنٛکیٚس چھِ واریاہ سوشَل میٖڈیا ایٚکاونٛٹ چَلان مِثالے وَنو أسۍ ٲں وَٹٕس اَپ چھُ فیس بُک چھُ مسینجَر چھُ اِنَسٹاگرٛام چھُ یا ٹویٖٹَر چھُ یا بیٚیہِ تہِ ما آسیٚن واریاہ واریاہ سٕنیپ چیٹٕس وغیرہ گوٚو یِم چھِ وُنٛکیٚس سوشَل میٖڈیا ایٚکاونٹَس پٮ۪ٹھ یِم ایٚکاونٛٹ چَلان گوٚو وۄنۍ اگر بہٕ پَنُن پٔرسٕنَل یعنی کہِ ذٲتی یِم سوشَل میٖڈیا ایٚکاوُنٛٹ وَنہٕ گوٚو یِمو منٛز چھنہٕ مےٚ چَلان سٲری کِہیٖنۍ گوٚو یِمَن منٛز چھُ مےٚ اَکھ چَلان وَٹٕس اَپ بیٚیہِ چھُ چَلان مےٚ فیس بُک آی ڈی گوٚو فیس بُک آی ڈی کہِ کہِ ذٔریعہٕ چھِ اسہِ یہِ تہِ لَگان پَتہ زِ دُنیا کوٚت ووت یعنی کہِ دُنیا چھا گول کِنہٕ یہِ چھُ سُکیر گوٚو یہِ چھِ اسہِ لَگان اَمے ذٔریعہِ اِنٹَرنیٚٹ کہِ ذٔریعہِ کہِ پَتہ گوٚو وَاٹٕس اَپَس پٮ۪ٹھ چھُ اِنسان پَننیٚن رِشتہٕ دارَن سۭتۍ اِن ٹَچ روزان یعنی کہِ تِمَن سۭتۍ خبردار روزان بےٚ خبر چھُنہٕ اِنسان روزان کیٚنٛہہ یا وۄنۍ اگر کُنہِ ساتہٕ کیٚنٛہہ پَرنَس متعلق آسہِ کیٚنٛہہ یعنی کہِ سوزُن اورٕ یور آسان کیٚنٛہہ کاغذ سوزٕنۍ گوٚو تِم چھُ اِنسان ہیٚکان آسٲنی سان اَکھ أکِس سۭتۍ شِیر کٔرِتھ واتنٲیِتھ چھُ ہیٚکان اِنسان آرام سان گوٚو اَمہِ علاوٕ گوٚو فوٹوگرٛافٲرٕس یعنی کہِ یِم فوٹو یِم چھِ گوٚو بہٕ چھیٚس نہٕ کٲنٛسے فوٹوگرٛافرَس کَران فالو تِکیٛازِ یِم یِم فوٹو یِم تُلان وٲلۍ چھِ آسان گوٚو یِم تہِ آسان یِہٲے عام اِنسان وۄنۍ آسان یِم پَنُن ویلیٛوٗ بَڑھاونہٕ خٲطرٕ یا کیٛاہ وَنو أسۍ تَتھ سَبسکرٛایبٲرٕس پونٛسہٕ زیننہٕ خٲطرٕ کَران یِم پَنُن پان ہاے لایِٹ تہٕ زینان تَمے ذٔریعہٕ پونٛسہٕ گوٚو نَہ چھیٚس بہٕ فوٹوگرٛافرَن فالو کَران نَہ چھیٚس بہٕ کِہیٖنۍ نہٕ کَران تِکیٛازِ اِنسانَس پَزیٚن نہٕ غلط حَرکَت کَرٕنۍ کِہیٖنۍ نہٕ گوٚو وونۍ اگر اِنسان پانَس تُلہِ فوٹو سُہ تھایہِ پَننہِ جایہِ سیو سُہ گوٚو اَلَگ کَتھ ویسے چھیٚس نہٕ بہٕ فوٹو تہِ تُلان تِتھ کٔنۍ کِہیٖنۍ نہٕ تِکیٛازِ یِم فوٹوگرٛافٲرٕس چھِ یِمو چھِ آسان گۄڈٕنٮ۪تھٕے گانٛد أنۍ مٕژ تُلِتھ زِ وُنہِ چھُ آسان اِنسانَس نیٚٹ یَلہٕ ترٛاونٔے اِنٹَرنیٚٹ أتہِ چھِ آسان فلٲنۍ چھُ فلٲنۍ جایہِ فِستٲنۍ چھُ فِستٲنۍ جایہِ گوٚو یِمو چھُ آسان اوٚنمُت یِہٲے تفریٖقہ گوٚو وۄنۍ کیٛاہ کَرِ اِنسان یِمَن فالو اگر کیٚنٛہہ مَذہَبہ اِسلامُک وَنہِ ہَان کیٚنٛہہ یا کٔشیٖر نہٕ کٲشرِس متعلق وَنہِ ہان کیٚنٛہہ اِنسان ما بوزِ ہے کیٚنٛہہ یا وُچھِ ہے ما کیٚنٛہہ یِمو چھُ آسان پَننی یہِ دٔنٛدرال جیا کٔرمٕژ أمِس چھِنہٕ آسان تِم بیسِک چیٖز کٔرۍ مِتۍ کِہیٖنۍ نہٕ یِم یِمَن پَزٕ ہان یِم چھِ آسان گھریٛک سُہ بَتہٕ سیٛن ہاوان یا بَتَس تُلُکھ فوٹو کَران یِہٲے پَریشٲنی آسان ہٲومٕژ گوٚو باقٕے چھِنہٕ یِم کَران اصٕل پٲٹھۍ یہِ کیٚنٛہہ گوٚو أمۍ واریاہ چھِ ٹھیٖک مَگر بہٕ چھیٚس نہٕ کَران کٲنٛسے تہِ نہٕ فالو